وعلیکُم اسلام اۭں اَصٕل پٲٹھۍ تُہۍ چھِوٕ ٹھیٖک آ آ تۄہہِ کیٛاہ حظ اوسوٕ آرڈَر کَرُن تۄہہِ کٕم ہی کُکیٖز ٲسیو آرڈَر کَرٕنۍ اَچھا بَٹر کُکیٖز چھو چاکلیٹ کُکیٖز چھو والنَٹ کُکیٖز چھو وینیٖلا چھو سٹرابیری چھو چاکلیٹَس چھِ تَتھ چھِ ژور قٕسٕم یُس سارنی کھۄتہٕ لو چھُ تَتھ سۭتۍ چھِ اکھ ہَتھ تہٕ بیٚیہِ شیٖتھ رۄپیہِ گژھان کِلوٗ اۭں یُس تَمہِ کھۄتہٕ تھوڑا ہیوٚر سۄ چھِ زٕ ہَتھ وُہ تَمہِ پَتہٕ گژھیو ڈاے ہَتھ تَمہِ پَتہٕ گژھیو زٕ ہَتھ شیٖتھ آ یُس زَن وَیٚنیٖلَا کُکیٖز سۄ تہِ چھُ گژھان أتھی رینٛج منٛزٕ اکھ ہَتھ شیٖتھ زٕ ہَتھ وُہ ڈاے ہَتھ تہٕ بیٚیہِ زٕ ہَتھ شیٖتھ زٕہَتھ شیٖتہٕ وول ٹھیٖک کَر چھُو تۄہہِ ضروٗرَتھ یِم ٹھیٖک چھُ آ کُکیٖز چھِو حظ ضوٚرَتھ اِمَے أتۍ ٹھیٖک چھُ یہِ کوٚت چھِ واتناوٕنۍ ٹھیٖک چھُ کَژِ بَجہِ ہِیُو گژھیو تۄہہِ آسٮ۪ن یہِ تَیار ٹھیٖک چھُ آ آ برٛٮ۪ڈ تہِ ہٮ۪کو أسۍ کَرنٲوِتھ

برٛٮ۪ڈَس منٛز چھِ واریاہ قٕسٕم اکھ چھِ یِوان تم بَٹَر دار برٛٮ۪ڈ بیٚیہِ چھِ مےٚ تِم سِمپٕل تَر برٛیڈ بیٛاکھ سَتھ گژھِ چاکلیٹ دار یِم زَن برٛٮ۪ڈ چھِ گژھان تِم چھِ گژھان شیٹھ پٮ۪ٹھ سِٹاٹ آ شیٚتھ پٮ۪ٹھ چھِ سٹاٹ گژھان اَتھ تہٕ وُچھمُت ہایسٹ یِوان اکھ ہَتھ تہٕ وُہ آ آ ہِنٛدۍ ٹھیٖک تہِ نَہ نَہ ژوٚٹ آسہِ واریاہ اَصٕل آ تَتھ ہٮ۪کو ناو لیکھنٲوِتھ بٔرتھ ڈے کیک کُس یہِ کَرناوُن آرڈر کَرناوُن آ سُہ ہیٚکہٕ سُہ تہِ ہیٚکو أسۍ بَنٲوِتھ آ تُہۍ ہیٚکو أسۍ کَرنٲوِتھ وۅنۍ یہِ ژوٚٹ ضوٚرَتھ تۄہہِ چھُو یہِ ژوٚٹ ضوٚرَتھ وۅنۍ کٔڑۍ پَنٛدہٲیِمِہِ ساڑِ نَیہِ

کران واریاہ محنت شُکرِیہَ

ٹھیٖک أسۍ چھِ سوزان بہتریٖن ژوٚٹ بیٚیہِ ما حظ اوس تۄہہِ کیٛاہ نِیُن ٹھیٖک چھُ پَنٛداہہِ مہِ اوس تیار تُلِو بِہِو خۄدایَس حَوال